اَگر أسۍ وٕچھو یِم سانہِ گامٕکۍ لُکھ چھِ یِم چھِ زیادٕ تَر کَران ناگ آب اِستعمال تہٕ ناگ آب چھُ آسان اَکثر صافٕے تہٕ مگر کیٚنٛہہ لُکھ چھِ یہِ ناگہٕ آب تہِ بایِل کٔرِتھ

تہٕ وۄنۍ اَگر کانٛہہ گَرٕ وول چھُ کیُہُر کھنان تہٕ سُہ چھُ تَتھ کِہرِس ترٛاوان گۄڈٕنٮ۪تھٕے اَنٛدو اَنٛدو کَنہِ تاکہِ یُس اَمہِ منٛز آب آب نیرِ سُہ نیرِ صاف تہٕ پَتہٕ چھُ یہِ سُہ آب گرٛٮ۪کنٲیِتھ اِستعمال کَران تہٕ اَمہِ علاوٕ اَگر وۄنۍ ناگہٕ آب اِستعمال چھِ کَران تَمہِ ساتہٕ چھِ کیٚنٛہہ ژٔلۍ ؤلۍ تہِ آسان اَتھ آبَس سۭتۍ تَمہِ خٲطرٕ چھِ یِم یہِ اَتھٕ دٔج گَنٛڈان یا چھِ یِم چھٲنۍ اَنان اَگر نہٕ چھٲنۍ اٮ۪وٮ۪لیبٕل آسہِ تیٚلہِ چھِ یِم سِکارُف اَنان یِم تھاوان گٔنٛڈِتھ اَمہِ سۭتۍ چھِ یہِ ژٔلۍ ؤلۍ رُکَن یا اَگر کیٚنٛہہ تہِ کَنہِ پھوٚل وَنہِ پھوٚل آسہِ ویوٚٹھ پَہَن سُہ چھُ رُکان أتۍتھٕے تہٕ پَتہٕ چھِ آب یہِ بایِل کٔرِتھ اِستعمال یِوان کَرنہٕ تہٕ بیٚیہِ چھُ یُس یہِ کِہرِ آب چھُ آسان اَتھ چھِ کوٗشِش کَران کہِ سُہ آب آسہِ دوٚہَس جمع اَسہِ اَتھ منٛز کوٚرمُت آسہِ یا گوٚمُت آسہِ تہٕ سُہ چھُ یِوان نٮ۪بَر کَڑنہٕ تاکہِ اِزکول آب گوٚژھ نہٕ آسُن کیٚنٛہہ تہٕ